مےٚ چھِ اکھ لۄکٕٹ مۄکٕٹ فیملی یتھ منٛز مول موج تہٕ بیٚنہِ زٕ بیٚیہِ چھُس بہٕ کُنُے اتھ منٛز چھُ مےٚ مول یُس چھانہٕ کٲم کٔرتھ واریاہ زیادٕ پرنٲیِن تہٕ انشا اللہ شُکر خۄدایس کُن چھِ أسۍ ؤنکیٚس واریاہ اصٕلۍ بیٚیہِ أمہِ علاوٕ چھِ مےٚ بیٚنہِ زٕ یِم پران چھِ اکھ چھِ پران ٹُویلتھٕ کلاسس تہٕ بیٛاکھ چھِ کران اٮ۪م اٮ۪س سی بیٛاکھ چھِ کران اٮ۪م اٮ۪س سی بیٚیہِ چھِ مےٚ زٕ دوس یِم أسۍ لۄکٹہِ پانہٕ پٮ۪ٹھے یِکوٹے ٲسۍ پران وۄتھان گِنٛدان تہٕ بیٚیہِ ٲسۍ ہمیشہ اکٹھے آسان دۄہ راتھ